اٮ۪جکیٚشَن سِسٹَم چھِ وَنان زِ سارنِین سٹوڈنٛٹن گوٚژھ تِم تِم سہوٗلِیات فرٲہم کَرنہٕ یِم تِمن ضوٚرَتھ آسن پنٛنہِ زندگی منٛز تِکیٛازِ تِم کَرِہَن اٮ۪کسل تِم ہسا بکٮ۪ن برٛونٛہہ برٛونٛہہ پنٛنہِ اَتھ پڑایے منٛز وۄنۍ چھِ کیٚنٛہہ بَجہِ تِم چھِز ڈِساٮ۪بلٕڈ پٔرسَنٕز چھِ آسان کیٚنٛہہ مطلب یِمَن زَنگَن چھِ آسان پرٛابلِم بولنَس منٛز چھِ پرٛابلِم آسن بوزنَس منٛزچھِ پرٛابلِم یا پَکنس منٛز پرٛابلِم تِہنٛد خٲطرٕ گوٚژھ الگ یا وٕ کانہہ بلایِنٛڈ آسان کانٛہہ چھِنہٕ ہٮ۪کان بہٕ تِہنٛدِ خٲطرٕ گوٚژھ الگ سُکوٗل آسُن مگر سٲنِس علاقَس منٛز چھِنہٕ کٕہٕنۍ تہِ سُکوٗل تِہنٛد خٲطرٕ گوٚژھ کیٚنٛہہ اِمپروٗمٮ۪نٛٹن یِنۍ کَرُن